یُس لوکَل فوک سانٛگ ییٚمہِ ایریاہُک چھ سُہ چھِ اَسَلامُ علیکُم سانہِ مہرازو چانہِ اِنہٕ گاہ پیوعالَامَس یہِ چھِ تمہِ ساتہٕ وَنان ییٚمہِ ساتَن مَہراز یِوان چھِ مطلب کورِ ہُنٛد گَرٕ مَہرِن نِنہِ تمہِ ساتہٕ چھِ یہِ سانٛگ وَنان ڈیڈِکیٹ چھِ کَران یہِ مہرازَس امہِ کھۄتہٕ تہِ چھِ باقٕے باقٕے یِم چھِ تٔمِس تٲریٖف کَرنہٕ خٲطرٕ یِم سانٛگ آسان